ہٮ۪لو اَسَلام علیکُم ٹھیٖک چھِو حظ اَہن حظ شُکُر رُب العا لمیٖنس کُن تُہۍ چھُوا ٹھیٖک اَہن حظ مےٚ حظ اوس یہِ تہۍ چھُو حظ ہُہ وٮ۪ڈِنٛگ پٕلانر آز مےٚ حظ چھُ یہِ ارداہ کُنوُہ اکتوٗبر حظ نکاح اہَن حظ مےٚ چھُ اتھ خٲطرٕ مطلب پٕلان تھوڑا بہت کرُن مےٚ ؤنٛتو تُہۍ کیٛاہ کیٛاہ چھُو کرُن پرٛووایڈ اورٕ سٔروِس تَمی اٮ۪کاڈِنٛگ حظ ونہو بہٕ تہِ اَہن حظ

مےٚ حظ یِنۍ ہُہ اَسہِ حظ چھِ ہتھ ترٛامہِ ٹوٹل بتہٕ یِم چھِ اَسہِ گٮ۪سٹٕس حظ یِنۍ اوڈٕ تِمن حظ گوژھ ہر کانٛہہ چیٖز ایولیبل آسُن یِہاں واشروٗم تِمن سٔرٕو کرنہٕ خٲطرٕ گَژھٮ۪ن اَسہِ الگ الگ لٕکۍ آسٕنۍ مطلب الگ الگ یِم پٔرسن آسٕنۍ بیٚیہِ حظ چھُ مےٚ پانٛس خٲطرٕ مےٚ حظ گٔژھ یہِ مطلب مہندی خٲطرٕ الگ ہلدی خٲطرٕ الگ سوٗٹھ تۄہہِ ؤنِو مےٚ حظ تِمن خٲطرٕ کٔمۍ کٔمۍ سوٗٹھ کلر ؤنِو تُہۍ مےٚ حظ اَہن حظ ادٕ حظ

اَہن حظ مےٚ حظ چھُ نِکاح خٲطرٕ تہِ اکھ الگ ڈرٮ۪س ضوٚرَتھ تہٕ رُخستی خٲطرٕ تہِ حظ الگ ڈرٮ۪س ضوٚرَتھ بیٚیہِ حظ چھُ مےٚمیٚکپ آٹسٹ تہِ اکھ ضوٚرَتھ چلو بہٕ حظ کرہو باقٕے ڈِٹیٚلٕز تُہۍ واٹٕس اپس پٮ۪ٹھ کر یِیِو تُہۍ بیٚیہِ حظ کوٗتاہ پے پیمٮ۪نٛٹ ؤنتو مےٚ تُہۍ کوٗتاہ کتھ کیٛاہ چھُ گَژھان

چلو شُکریہ شُکریہ بس شُکریہ الحمدُاللہ شُکُر رُب العا لمیٖنس کُن